سلامُ علیکُم جِناب چھُو ٹھیٖک آ تُہۍ چھُو وۄستہٕ عرفان بہٕ آسو مےٚ آسہٕ اَز گَرِ نا یِم جورِ پٔٹۍ ٲسۍ لاگٕنۍ بیٚیہِ ٲس دروازٕ لاگٕنۍ نا بہٕ حظ روزان گَنٛگہٕ ڈار حظ آ اَسہِ چھِ کم سے کَم لاگٕنۍ لگ بگ ٲٹھ کَمرٕ حظ لگ بگ چھِ تِمَن ژور ژور پٔٹۍ زٕ زٕ زٕ سایڈ تُہۍ ؤنۍتَو مےٚ تُہۍ چھُوا مِش تۄہہِ چھَوا مِشیٖن کِنہٕ تُہۍ چھُو اَتھٕ سۭتۍ یہِ گژھِ گران ٹھیٖک ییٚمہِ سۭتۍ مان ژٕ أس ٲسۍ دَپان اَتھٕ سۭتی گژھِ گژھٕنۍ بیٚیہِ ؤنۍتَو مےٚ یہِ حظ یہِ لٔکٕر چھُوا تۄہہِ اَتہِ تھاوان پَنٕنۍ کِنہٕ تُہۍ چھُو گرنٕے یوت حظ

تُہۍ ؤنۍتَو مےٚ تُہۍ کٔہۍ چھُو یہِ فُٹ کٕنن اگر تۄہہِ نِش اَنو أسۍ آ

گرنَس اَگر تُہی وۅنۍ لٔکٕر تہِ دِیِو تہٕ فُٹ کٔہۍ گژھِ اَوا ٹھیٖک حظ چھُ تُہۍ ؤنۍتَو مےٚ بیٚیہِ یہِ ٹایم چھُو تۄہہِ اَز مطلب ہیٚکِو تُہۍ بَنٲوِتھ مطلب اَدٕ تیٚلہِ حظ یِمہٕ ہا بہٕ پگہٕے تۄہہِ نِش کَرٕ ہاو أسۍ کَتھ وَتھ تہٕ تُلہٕ ہاو یہِ سامان وامان تہٕ لٲگِو تیٚلہِ تُہۍ کٲم نہَ حظ ڈِزایِن رَژھ کھنٛڈ کھارو کُنہِ مان ژٕ اَڈٮ۪ن کَمرن کھارو اَڑٮ۪ن پَٹٮ۪ن اَوا اَوا

مگر کٲم گژھِ آسٕنۍ صاف یہِ ہوا وَوا گژھِ نہٕ آسُن دارٮ۪ن منٛز سُہ دٲر گژھِ دِنہٕ یِنۍ ٹھیٖک حظ تہٕ بیٚیہِ بیٚیہِ تُہۍ تُہۍ بَنٲوِو یِم اَتی کِنہٕ تُہۍ یِیِو مطلب یوٗرۍ سونٕے یِم بَناونہِ

آ یہِ ہَے چھُ پوٚز آ چلو تیٚلہِ بَنٲوِو تُہۍ اَتی تہٕ اَمہِ پَتہٕ چھِ اَسہِ تِم وارڑروب پاڑروب بَناوٕنۍ تِم تہِ بَنٲوِو پَتہٕ تُہی چلو حظ صُبحَن کَرو بہٕ کال فون تۅہہِ أسۍ سَمکھو تیٚلہِ تُہٕنٛدِس دُکانَس پٮ۪ٹھ اَتی دوٚپمو حظ گَنٛگہٕ ڈار گنٛگہٕ ڈار اکھال گنٛڈ زٲنِوٕ حظ چلو اَدٕ شُکریہ صُبحَن یِمہو بہٕ اوٗرۍ چلو چلو چلو